اَسلامُ علیکُم مےٚ چھُ ناو محمد شفیع بہٕ چھُس بَسان راج باغ سرینگرٕ سرینَگرَس منٛز چھُ واریاہ سکوٗل کالیج بیٚیہِ چھِ یونیورسِٹی تہِ ییٚتہِ ییٚتہِ چھُ بَچَن پَرنہٕ خٲطرٕ واریاہ سہوٗلات آمژٕ تھاونہٕ گورمٮ۪نٹ کہِ طرفہٕ آسہِ ییٚتہِ چھُ لَکٕٹۍ سکوٗل تہِ بٔڑۍ سکوٗل تہِ اِنٛگلِش میٖڈیَم تہِ چھِ گورمنٹ سکوٗلٕز تہِ چھِ یِمَن منٛز واریاہ سرینَگرٕکۍ تہِ بیٚیہِ سرینگرٕکۍ نٮ۪برِم یِم ڈِسٹِرٛک چھِ تِہِنٛدۍ بَچہِ تہِ چھِ ییٚتہِ پَران کیٛازِ کہِ سرینَگر چھِ کٔشیٖرِ ہِنٛز راجدٲنی تہِ تہٕ امہِ کہِ وجہ سۭتۍ چھِ ییٚتہِ یِمَن گامَن وامَن ہٕنٛدۍ یِمَن بَڑٮ۪ن بَڑٮ۪ن ٹاونن ہٕنٛدۍ تہِ بَچہِ بَڑٮ۪ن مٔہنۍ ؤنۍ ہِنٛدۍ بٔڑۍ بٔڑۍ آفِسٲرٕس چھِ یِہِنٛدۍ بَچہِ تہِ ییٚتہِ یِمَن بَڑٮ۪ن بڑٮ۪ن سکوٗلَن منٛز پَران سرینَگرَس منٛز یِم بٔڑۍ سکوٗل چھِ اَتھ منٛز چھِ یِوان مِثال کے طور پَر چھِ یہِ ٹِنڈَل بِسکو سکوٗل چھُ ییٚتہِ سرینَگرٕ اَسہِ میلنسن میلنسن گٔرلٕز سکوٗل چھِ کانوٮ۪نٹ سکوٗل چھِ راج باغَس منٛز یِوان اَکھ بہتریٖن اِنسچوٗشَن ماننہٕ کورٮ۪ن خٲطرٕ تہٕ ییٚتہِ چھِ بیٚیہِ ڈی پی ایس سکوٗل چھُ بوٚڑ بارٕ سکوٗل اَکھ یِوان ماننہٕ ییٚتہِ اِتھَے کٔنۍ چھِ ییٚتہِ بنحال سکوٗل چھِ یِمَن یِمَن سکوٗلَن منٛز چھِ یِم بٔڑۍ بٔڑۍ آفسٲرٕس یِم وٕنکیٚنَس کٔشیٖر منٛز چھِ درٛٲمٕتۍ یا کٔشیٖر نٮ۪بَر چھِ وٕنکیٚنَس کَران سٔرٕو کَران پَنٕنۍ ڈیوٹیٖز یا یِمو ڈییوٹیٖز سٔرٕو چھِ کَرِ منٛز یِم رِٹاییر چھِ گٔمٕتۍ یِم چھِوٕے سکوٗل مَنٛز درٛامٕتۍ واریاہ بیٚیہِ تہِ اِنسچوٗٹٕس چھِ ییٚتہِ کَشمیٖر یوٗنیورسٹی چھُ ییٚتہِ چھِ شالمور بیٛاکھ اَسہِ ایٚگرِکَلچَر یُنورسٹی چھِ شالمور اَسہِ اِتھَے کٔنۍ ترٛٲوٕکھ ییٚتہِ وۄنۍ بیاکھ یُنورسٹی کیٛاہ چھِ وَنان حظ سٮ۪نٹرل یُنورسِٹی آف کَشمیٖر ٲس ییٚتہِ یۄس وۄنۍ گاندَربَل کُن سُہ اوس اوترٕ تامَتھ سرینگرٕے آسان اِتھَے کٔنۍ چھُ ییٚتہِ واریاہ اِنجینرِنٛگ کالیج چھِ ییٚتہِ درگاہ اِنجینرِنٛگ کالیج چھِ اَتہِ چھِ اِنجینرِنٛگ پَران بَچہِ سٲنۍ پَتہٕ چھِ تِم اِنجینَر بَنان پالٹیکنِک کالیج چھِ گۄگجہِ با اَتہِ تہِ چھِ اِنجیٖنیٔرِنٛگ ونجینٔرِنٛگ باقٕے ٹرینِنٛگ ووکیشنَل ٹرینِنٛگ چھِ کَران اَتہِ ڈِپلوما چھِ کَران اَتہِ واریاہَن قٕسمَن ہِنٛد ڈِپلوما چھِ یِوان کَرناونہٕ پَتہٕ چھِ تِمَن بَچَن تِم سٔرٕو کَران سٲنِس سماجَس منٛز چھِ پَتہٕ تِم بہتر نوکری کَران یا سۄ قٲبلِیت حٲصِل کَران کہِ تِم چھِ پَنُن زِندگی ہیٚکان پَتہٕ بہتر تر گُزٲرِتھ اِتھَے کٔنیتھ چھِ ییٚتہِ کَشمیٖر یونیورسٹی چھےٚ ییٚتہِ بٔڑ بار یونیورسٹی یۄس بٔلچہِ کٔشیٖر ہِنٛز بٔڑ بار یونیورسٹی چھےٚ سۄ تہِ چھِ سرینگرَس منٛزٕے واقع تَتہِ چھِ تمام یِم کٔشیٖر ہِنٛدۍ یُس یہِ کالیج والیج چھِ تِم چھِ تٔتھۍ سۭتۍ مُنسٕک آمٕتۍ کَرنہٕ اِتھَے کٔنۍ چھِ ییٚتہِ واریاہ سرینَگرَس منٛز کالیج یَتھ منٛز ایس پی کالیج چھِ یِوان ا سرینَگرَس منٛز لالچوک ایریاہَس منٛز چھِ ییٚتھٮ۪نَس اِتھَے کٔنیٚتھ چھُ اَمر سِنٛگ کالیج چھُ ییٚتہِ سرینَگرَس منٛز اَچھا وُمٮ۪نٕز کالیج چھُ یہِ ییٚتہِ چھُ لال چوکس آس پاس اَتھٮ۪نَس اِتھَے کٔنۍ چھُ اَسہِ ییٚتہِ بیٚاکھ کالیج کیٛاہ چھِ وَنان اَتھ حظ یہِ فَتح قدلہٕ چھُ گاندی میموریَل کالیج چھُ اَسہِ بیٚیہِ چھُ اَسہِ بیٚمنہِ چھُ عبد الاحد آزاد ڈِگری کالیج چھِ بیٚمنِس منٛز ییٚتہِ سٲنۍ بَچہِ شہری سرینَگرٕکۍ بَچہِ یِم چھِ یِم چھِ اَتہِ تعلیٖم حٲصِل کَران بٔلکہِ یِمَن کالیجَن منٛز چھِ کیٚنٛہہ نیٚبرِم کیاہ چھِ وَنان بَچہِ تہِ تٲلیٖم حٲصِل کَران یِم باقٕے ضلعہٕ چھِ کٔشیٖرِ ہِنٛدِ یِم بَچہِ تہِ چھِ اَتہِ تعلیٖم حٲصِل کَران واریاہ سکوٗل تہِ چھِ ییٚتہِ یِم مےٚ گۄڈٕ سکوٗلَن ہِنٛدۍ ناو وٕنۍ تَم مہِ مٔزیٖد تہِ چھِ واریاہ سکوٗل ییٚتہِ وُڈلینٛڈ سکوٗل چھُ گریٖن ویلی ایٚجوُکیشنَل سکوٗل چھُ آر پی سکوٗل چھُ کَشمیٖر ہاروٲڈ چھُ ییٚتہِ راج باغ ایریاہَس مَنٛز چھِ واریاہ سکوٗل اَسہِ ییٚتٮ۪نَس نِو اییرا پَبلِک سکوٗل چھِ مِنٹو سٔرکٕل چھُ واریاہ واریاہ لِنٹَل ہال سکوٗل چھُ واریاہ سکوٗل چھُ ییٚتہِ شہرِ سرینَگرَس منٛز یِمَن واریاہَن یِمَن کالجن والجن مَنٛز چھِ یِوان یِمَن یوٗنیورسٹیٖز چھِ اَتہِ چھِ کیٚنٛہہ ووکیشنَل ٹرینِنٛگ تہِ چھِ یِوان یِمَن بَچَن دِنہٕ کَمپیوٗٹرَن مَنٛز چھِ یِوان ڈِپلوما کَرناونہٕ باقٕے باقٕے ٹرٛینِنٛگ چھِ یِوان دِنہٕ ایلیٮکٹرٛانِکسَس مَنٛز چھِ یِوان کَرناونہٕ یِمَن چھُ اَکھ اَکھ چھُ مین آسان اَکھ سَبجَکٹ یِمَن بیٚیہِ چھِ اَکھ ووکیشنَل اَکھ ٹرینِنٛگ کَرناوان یِمَن سپوٹسَس کُن تہِ چھِ آسان سپوٹس تہِ چھِ آز یِوان اَکھ ٹرٛیٖٹ کَرنہٕ سَبجَکٹ یِمَن کالجَن مَنٛز امِچ ٹرینِنٛگ تہِ چھِ یِوان دِنہٕ اَکھ چیٖز چھُ مےٚ وَنُن کہِ یِم سکوٗلَن ہُنٛد فیٖس چھُ تھوڑا ییٚتہِ زیادٕ گوٚمُت کیٚنٛہہ وَقتہٕ پَتہٕ واریاہ درٛجرٕگ چھِ اَتھ پَرنَس منٛز مان تہٕ ژٕ اگر دٔیمہِ ترٛیٚیمہِ ہُنٛد بَچہِ چھُ آسان زٕ ساس رۄپیہِ چھِ فیٖس آسان أکِس عام سکوٗلَس منٛز یوٗتاہ وَنۍ بوٚڑ سکوٗل آسہِ تَتہِ چھِ زیادٕے تَتہِ چھِی ترے ژور ساس رۄپیہِی سکوٗل میلَنسن سکوٗلَس منٛز چھِ ژور ساس پانٛژھ ساس رۄپیہِ فیٖس گژھان رٮ۪تَس چھِ واریاہ یہِ پَڑٲے لِکھٲے گٔے واریاہ درٛج عام اِنسان یُس چھُ سرینَگرُک غریٖب بِچور یُس چھُ سُہ چھُنہٕ ہٮٚکان یِمَن بَڑٮ۪ن سکوٗلَن منٛز پَنُن بَچہٕ پَرنٲوِتھ کِہیٖنۍ تہِ نہٕ تٔمِس چھِ واریاہ مُشکِلات گژھان واریاہ مُشکِلات چھِ تٔمِس گژھان تِم چھِ تراوان زیادٕ تَر بِچٲرۍ یِمہٕ یِم لَکٕٹۍ دَرجٕکۍ سکوٗل چھِ یا گورمنٹ سکوٗل چھُ بِچور یُس زیادٕ غریٖب آسہِ سٕنٛدۍ پٲٹھۍ سُہ چھِ تراوان یِمَن گورمنٹ سکوٗلَن منٛز بَچہِ پَرناوٕنۍ سُہ چھُنہٕ ہیکان ہُمَن سکوٗلَن منٛز ترٲوِتھ کِہیٖنۍ تہِ نہٕ اِتھَے کٔنۍ چھِ برٕنہال سکوٗل چھِ یِوان ماننہٕ بَڑٕ درٛوٚگ سکوٗل چھِ ٹِنڈَل بِسکو چھُ میلَنسَن چھُ ڈی پی ایس سکوٗل چھِ ییٚتہِ پاندچوکہٕ ییتہِ چھِ یِوان اَتہِ چھِ بَڑٮ۪ن بَڑٮ۪ن آفِسَرَن ہِنٛدۍ بٔڑۍ بٔڑۍ بِزنِس مینَن ہِنٛدۍ بَچہِ چھِ اَتہِ پَران کیٛازِکہِ تِم چھِ ہیٚکان سُہ پونٛسہٕ تَتہِ بَرداش کٔرِتھ سُہ فیٖس سُہ دروجر چھِ تِم ہیکان بَرداش کٔرِتھ یہِ چھُ پوٚز کہِ اَتہِ چھِ اَصٕل تٲلیٖم یِوان دِنہٕ اکھ اَصٕل ڈِسپلِن چھِ یِوان دِنہٕ اَتہِ بَچَن وچَن مگر اَکھکھ غریٖب چھُنہٕ ہٮ۪کان ن ای۪فٲڈ کٔرِتھ کِہیٖنۍ تِنہٕ اَکھ غریٖب اَکھ عام سرینَگرُک اَکھ عام مول موج چھُ خاب وٕچھان بہٕ تراوٕ ہا پَنُن بَچہِ یِمَن سکوٗلَن منٛز مگر ہیٚکان چھُنہٕ ترٲوِتھ کِہیٖنۍ تہِ نہٕ کیٛازِکہِ تٔمِس خٲطرٕ چھِ یہِ واریاہ درٛوٚگ گَژھان اَتہِ پَرناوُن پَنُن بَچہِ اِتھَے کٔنٮ۪تھ چھِ یُس یِم اِنجینرِنٛگ کالیج چھِ اَتہِ چھِ پی۪وان اٮ۪نٹرنٕس دیُن اَتہِ گۄڈٕ چھِ ژےٚ دیُن بٔہمہِ پٔرِتھ چھی ژےٚ اٮ۪نٹرَنٕس دیُن اٮ۪گزام چھی گژھان نیشنَل لیوٚلہِ ہُنٛد اٮ۪گزام اَتی اگر ژےٚ تَتھ منٛز دراوٕے بَچَس تیٚلی گٔژھِی ژےٚ تور سُہ بَچہِ چون پَرنہِ اِنجینٔرِنٛگ کالیج یِتھَے کٔنۍ چھُ باقٕے باقٕے کالیج تہِ چھِ یِم یا یُس یتھنَس گۄگجہِ باغ چھِ اَسہِ یہِ پالٹیٚکنِک کالیج چھُ گۄگجہِ باغ تہِ چھُی پٮ۪وان اٮ۪نٹرَنٕس دیُن اَتھ خٲطرٕ چھُی پیٚوان گۄڈٕ محنت کَرٕنۍ محنت کٔرِتھ ییٚلہِ سُہ کالِفاے کَرکھ سُہ ایٚگزام تہٕ تیٚلی میلی ژےٚ تَتہِ سۄ داخلہٕ تَتھ پالٹیکنِکَس منٛز پَتہِ ہیٚکہِ یہِ چون بَچہِ تَتہِ پٔرِتھ اِتھَے کٔنۍ یِم باقٕے کالیج چھِ تَتہِ تہِ چھِ وۄنۍ گَژھان تھوڑا بہت سُہ ایٚنٹرَنٕس چھِ گژھان یِم تِم کینٛہہ سَبجَکٹ چھُ آسان یا کینٛہہ خاص ووکیشنَل سبجَکٹ چھِ آسان تِمَن منٛز تہِ چھِ وۄنۍ اینٹَرنِس گژھان کیازِکہِ کہِ طلبہٕ ہٕنز آبٲدی چھِ واریاہ سیٖٹہٕ چھِ آسان کالچَن ینورسٹیٖزَن منٛز کَم اِسلیے چھُ پَتہٕ گورمنٹَن تھوٚمُت تِم چھِ پَتہٕ اینٹرَنس کَران تِم چھِ وٕچھان پَتہٕ کۭتیاہ بَچہِ چھِ اگر مِثال بَچہِ ساس چھُ سیٖٹہٕ چھِ پانٛژھ ہَتھ تہٕ تِم چھِ پَتہٕ سِلٮ۪کشَن کَران تِتھٕے کٔنۍ کہِ تِم چھِ پَتہٕ یُس ایٚگزام کَران اینٹرنٕس کَران یُس ساروی کھۄتَن بہتر لاٹ نیرِ پٮ۪ٹھ کٕنِتھ تِمے چھِِ ایڈمِشَن تِم تِمَن کالجَن منٛز یا یونیورسٹیٖزَن منٛز چھِ واریاہ سَبجَکٹ چھِ یِوان یِمَن کالجَن مَنٛز پَرناونہٕ سکوٗلَن مَنٛز چھِ لگ بَگَن سَبجَکٹ سیمٕے آسان یوت تانۍ مےٚ یاد چھُ میتھامیٹِکٕس چھُ آسان اُردوٗ چھُ آسان اِنٛگلِش چھُ آسان ساینَس چھُ آسان جَگرافی ہِسٹرٛی چھِ آسان ہِندی تہِ چھُ پَرناوان اَز کَل کینٛہن سکوٗلَن مَنٛز چھِ عربی تہِ عربی سَبجَکٹ تہِ آسان اچھا پَتہٕ ییٚلہِ کالجَن والجن مَنٛز چھِ گَژھان تَتہِ چھِ پَتہٕ آسان اَلَگ الگ مُختلِف سَبجَکٹ چھِ آسان تَتہِ کالجَن منٛز چھِ یِوان پَتہٕ سٕپیٚشَلایزیشَن کَرناونہٕ مِثال گریجویشَن چھِ کَران پَتہٕ أڑۍ چھِ کَران پُلٹِکَل ساینَسَس مَنٛز أڑۍ چھِ کَران آٹسَس مَنٛز أڑۍ چھِ کَران أڈۍ چھِ کَران نان میڈِکَل أڑۍ چھِ کَران میڈِکَلَس مَنٛز أڑۍ چھِ کَران پَبلِک ایٮڈمِنِسٹریشنَس مَنٛز أڑۍ چھِ کَران سوشالجی مَنٛز أڑۍ چھِ کَران فِزیالجی مَنٛز اِتھے اِتھَے کٔنۍ چھِ واریاہ سَبجَکٹ اِتھَے کٔنۍ چھِ سٲنۍ مِثال یہِ اِنجینرِنٛگ کالیج چھُ اَتھ مَنٛز چھِ کَرناوان واریاہ ڈِگری چھِ کَرناوان اَتہِ سِوَل اِنجینرِنٛگ چھِ آسان اَتہِ ایلٮ۪کٹرٛانِکٕس چھِ آسان اَتہِ میٚکینِکَل چھِ آسان ایٚلیٮکٹِرٛکَل چھِ آسان یَتھ یَتھ مَنٛز ڈِگری چھِ کَران تہٕ تٔمِس چھِ سۄے سۄے سٕپیشَلایزیشَن میلان پَتہٕ اِتھَے کٔنۍ چھِ پَتہٕ بَچہِ ییٚلہِ یونیورسٹی لیوٚلہِ چھِ واتان تِم چھِ تَتہِ الَگ الگ سَبجَکٹَن منٛز کَران ماسٹٲرٕس چھِ کَران پی ایچ ڈی چھِ کَران اچھا ییٚتہِ شالمور یونیورسٹی مَنٛز چھِ کَرناوان ایٮٚگرِکَلچَرَس مَنٛز ویٚٹنٔری ساینسٕز چھِ آسان تَتھ مَنٛز چھِ ویٚٹنٔری ساینسٕز پَرناوان بَچَن تِم چھِ بَران ویٚٹنٔری سٔرجَنٕز چھِ بَنان اِتھَے کٔنۍ چھِ واریاہ کالیج ییٚتہِ ینانی ینانی میٚڈِکَل ساینَس چھِ پَرناوان آیُرویدتھ وَنان چھِ بمس بیمس ڈاکٹَر چھِ بَنان تَتہِ اِتھے کٔنۍ چھِ ییٚتہِ یا میڈِکَل کالیج سرینَگر چھُ اَتھ منٛز چھِ کَرناوان ڈاکٹری پَتہٕ چھِ تَتھ مَنٛز مُختلف آسان شوب یِمَن منٛز کَرناوان چھِ ڈاکٹری یا ینیورسٹی منٛز چھِ پَتہٕ پی اٮ۪چ ڈی کَرناوان ایم فِل کَرناوان واریاہَن مُختلِف سَبجَکٹَن منٛز جگرافی ہِسٹِرٛی اِنٛگلِش فِزیِٖکس میتھامیٹِکٕس سٹیٹِسٹِکس جِیو اِنفارمیٹِکٕس واریاہ واریاہ سَبجَکٹ چھِ یِن یِنٛدۍ پَران آز چھِ بَچہِ پٮ۪ٹھ واریاہ زیادٕ پَران پی ایٚچ ڈی وَرٲے چھُنہٕ کٕہٕنۍ تہِ بَچہٕ مانان آز کَرٕنۍ تہِ کیٛاہ بِچٲۍ کوٚو نوکری چھَک نہٕ کِہیٖنۍ تہِ نہٕ پَتہٕ چھِ وَنان وۄنۍ یوٗت زیادٕ پَرہو تہٕ تیوٗت اوس بہترے تِہنٛدِ خٲطرٕ اچھا اَسَلامُ علیکُم